جناب یُس یہِ سیٚکَنٛڈ پرٛوڈَکٹہٕ حظ اسہِ نیٚو أمۍ کٔرۍ أسۍ واریاہ نا اُمید تِکیٛازِ گۄڈٕنِچی کَتھ أمۍ کٔر نہٕ کٲم سیٚود کِہیٖنۍ یہِ اوٗس واریاہ لوٗز گژھان تِکیٛازِ یہِ چھِ پاوَر نِوان زیادٕ ییٚتہِ چھُ پاوَر واریاہ کَم

یہِ اوٗس ایٚگ بویلَر یَتھ أسۍ وَنان چھِ یُس ٹھوٗل چھِ سِوان مگر أمۍ کٔرۍ نا اُمید تِکیٛازِ یہِ اوٗس گژھان لوٗز یہِ چھُ پاوَر زیادٕ پاورَس پٮ۪ٹھ پَکان تہٕ تیٖژاہ فیسَلٹی چھَنہٕ پاورٕچۍ کِہیٖنۍ تہٕ اَمہِ مٔزیٖد چھِ واریاہ پرٛابلِم گٔے اَمہِ پرٛوڈَکٹہٕ سۭتۍ ٲں تہٕ أسۍ چھِ کَران اُمید کہِ آیِندٕ کَریٚن یِم اَتھ منٛز بہتری اَننٕچ کوٗشِش تہٕ اسہِ گٔژھ نہٕ گَژھٕنۍ پرٛابلِم کِہیٖنۍ بیٚیہِ اَکھ چیٖزَن کہِ یہِ پرٛوڈَکٹہٕ چھِ اَتھ چھِ تارٕ واریاہ لَکٕٹ ییٚمہِ کِنۍ یہِ لوٗز چھِ سَپدان تہٕ بیٚیہِ چھِ اَتھ بیٚیہِ تہِ پرٛابلِم کہِ أمۍ ہیٚچۍ نہٕ کٲم کٔرِتھ بَرابَر کِہیٖنۍ